پرٮ۪تھ کٲنسہِ أکِس اِنسانس چھُ آسان زِندگی منٛز کیٚنہہ نتہٕ کیٚنٛہہ مقصد یُس میون مقصد چھُ سُہ چھُ کُنہِ کُنہِ یِتھِس اِدارَس منٛز کٲم کَرٕنۍ ییٚتٮ۪ن میون آ یوتن میٲنۍ ہُنر تَجرُبات اِستعمال گژھن یوتن میٲنۍ کٲم ضوٚرتھ لَگہِ تہٕ میون یُس یہِ زِندگی چھےٚ سۄ بَنہِ بہتر تہٕ خوش حال